اَسہِ حظ اوس کوٚرمُت آرڑر اوس اَسہِ کوٚرمُت چِکن تنٛدوٗری یہِ کَریٛاو اَسہِ ماتامال پیٚٹھ ماتامال یُس ہسا سُمبِلس منٛز اکھ ہوٹل چھُ یِم ہوٗم ڈیٚلِؤری تہِ کران چھِ اَسہِ اوس یہِ آرڑر کوٚرمُت آرڑر اوس اسہِ کوٚرمت ایس کے بالا پیٚٹھ یعنے کہِ صٔدِرٕ کوٗٹ بالا پیٚٹھ اوس اسہِ یہِ آرڑر کوٚرمُت

زبردست اوس روٗد پیٚوان تیز ہوا اوس

تَمہِ باوجوٗد ووت یہِ آرڑر اَسہِ نِش بِلکُل ٹایمس پیٚٹھ اَمہٕ خٲطرٕ چھِ أسۍ زبردست شُکُر گُزار تٔہٕنٛدِس ییٚمِس ڈیٚلِؤری بایہِ سُنٛد یٔمِس ناو چھُ مُدثِر تہٕ بہٕ چھُس تۅہہِ سۭتۍ أمۍ سُنٛد یہِ فیٖڈ بیٚک یَژھان شِیر کرُن یُس ہسا یہِ مُدثِر چھُ مےٚ باسیٚو یہِ وارِیاہ زیادٕ ہارڑ ؤرٕکِنٛگ کیٛازِ کہِ أمۍ سٕنٛدۍ یِم سٲری یُس أمس یہِ ڈرٛسِنٛگ ٲسۍ یِم پلو یِم أمِس لٲگِتھ أسۍ یِم ہسا ٲسۍ بِلکُل ہسا ٲسۍ یِم کمپٔلیٖٹلی أدٕرۍ ہسا ٲسۍ یِم یہِ آسہِ بِچارٕ واریاہ محنت کٲری ہُپٲرۍ اوس یِم آمُت بایکہِ پیٚٹھ یہِ ؤچھِتھ گوٚو مےٚ سیٚٹھاہ احساس تہٕ مگر یپٲرۍ چھُس بہٕ سونٛچان یِتھۍ تہِ چھِ لٔڑکہٕ یِم ہسا پنٕنہِ ڈیوٗٹی ییٖتیٛاہ پابنٛد چھِ تہٕ بیٚیہِ یُس ہسا اُہُنٛد یہِ کتھ کرٕنُک طریٖقہٕ اوس یِمہِ ہسا چھِ واریاہ زیادٕ نرم مِزازٕکۍ واریاہ زیادٕ نرم مِزازٕ چھُ یِمن مےٚ ہسا ؤنے یِمن چایہِ کپاہ تہِ چیٚیِو یِمو نہَ حظ مون نہٕ کِہیٖنٛۍ چایہِ کپ تہِ کَرییہِ مےٚ یِمن آفر مگر یِمو مون نہَ یہِ چوٚن کِہیٖنٛۍ دوٚپُکھ نہَ حظ اسہِ حظ چھِ ڈیٚلِؤری دِنۍ بیٚیِس جایہِ تہٕ بہٕ چھُس یہِ امہِ ماتامال ہو ٹلٕکۍ میٚنیجرس سۭتۍ یَژھان یہِ پنُن فیٖڈ بیک أمِس تانۍ واتہٕ ناوُن کہِ یُس ہسا یہِ چوٗن ڈیٚلِؤری باے یہِ مُدثِر احمد چھُ بہٕ ہسا چھُس وارِیاہ زیادٕ وارِیاہ زیادٕ مُتمعیٖن چھُس بہٕ أمۍ سٕنٛدِس امہِ کامہِ سۭتۍ مےٚ چھُ نہٕ باسان کہِ اگر بدل کانٛہہ امہِ سٕنٛدِ جایہِ اتھ کامہِ ہسا یِیہِ ہے سُہ کیٛاہ کرِہے یِتھٕ پٲٹھۍ یہِ کٲم یِتھِس موسٕمس منٛز ییٚلہِ کہِ موسم بلکُل ساتھ چھُ نہٕ دِوان کیٛنہہ اِوٕن یُتھ اوس خطرناک روٗد پیٚوان کہِ گاڑِ والو آسہِ گاڑِ سِٹام کرِمژٕ مگر أمۍ مُدثِرن کٔر نہٕ یہِ پنٕنۍ بایِک کیٚنٛہہ اتھ ونو أسۍ چھِ ہسا اتھ اُردو پٲٹھۍ چھِ سۅ کہاوت اکھ سُہ جان ہتھیلی پے رکھنا سُے أمۍ بِچارن تھوٚو پنُن زُو اتھس کیٚتھ تہٕ أمۍ واتہٕ نوو اَسہِ تانۍ سون آرڑر امِکۍ چھِ أسۍ بے حد شُکُر أمۍ سٕنٛدِس نیٚچرس متعلِق أمۍ سنٛزِ اَتھ کامہِ مُتعلق أسۍ چھِ وارِیاہ زیادٕ سیٚٹٕس فاے وارِیاہ زیادٕ مُتمعین گٔے أسۍ اَمہِ خٲطرِ چھُس بہٕ یَژھان أمِس پنٕنہِ طرفہٕ تہِ تھوڑا ایٚنامات دِنۍ